اَسلام علیکُم وعلیکُم اسلام ٹھیٖک پٲٹھۍ چھِو حظ اہَن حظ شُکُر خۄدایس کُن سٲری چھِ حظ ٹھیٖک اچھا تُہۍ ؤنۍ تَو مےٚ اَتہِ کیٛاہ چھُ موسما ووسما اَز بانٛڈی پورہَس منٛز حِساب اَسہِ حظ ٲسۍ یِتھ کٔنۍ تھوڑا مےٚ حظ ٲسۍ بہٕ چھُس یہِ گایِڈ مےٚ حظ ٲسۍ یِم ٹوٗرِسٹ کیٚنٛہہ تِم ٲسۍ مےٚ کَررناوٕنۍ رایڈ اَتھ وَلرَس وغیرہ تُہٕنٛد سایڈٕ چھُ ولُر واریاہ فیمَس پَننیو گاڈو موٗجوٗب یا چھِ اَتہِ گٲرۍ وٲرۍ چھِ آسان واریاہ چیٖز تَتہِ آسان واریاہ چھِ نہٕ حظ ۭ تہٕ اَمہِ موٗجوٗب تہٕ یِمَن چھُ واریاہ شوق یِم اَسہِ ٹوٗرِسٹ چھِ آمٕتۍ یِم چھِ وَنان اَسہِ کَرنٲیو سا وَلرُک یہِ مطلب یہِ رایِڈ کَرنٲیو سہ اَسہِ بوٹَس منٛز تہٕ وۄنۍ مےٚ ؤنۍ تو تُہۍ اَسہِ کیٛاہ لَگہِ ریٹ کیٛاہ چھُو تُہۍ ہیوان ٹایِم کوٗتاہ چھِ لَگان بیٚیہِ کٔژِ بَجہِ کیٛاہ چھُو تُہۍ کَرناوان یہِ کیٛازِ تۭرِ ہُنٛد چھُ تھاوُن واریاہ خیال کیٛازِ یِم چھنہٕ ٹوٗرِسٹ یِمَن ہیٚکہِ تۭر وۭر تِتھ کٔنۍ لگِتھ تہٕ ویسے چھِ آسان یِم تیار

اچھا اَہن حظ سٲرسٕے وٕلَر لیکَس چھُ اَسہِ سٲرسٕے سٲر کَرُن یِم چھِ کیٛازِ یِم چھِ گۄڈٕنِچ لَٹہِ آمٕتۍ یِمَن چھُ وٕچھُن مطلب بوٗٹَس منٛز کٕژ حظ نَفر چھِ واتان لگ بگ اچھا تہٕ کیٛاہ چھِ اَتھ وَنان تہٕ اَتھ چھِا اَصٕل سیفٹی حِساب چھُ اَتھ اَصٕل اَتھ چھُنہٕ سُہ ٹٮ۪نشَن کِہیٖنۍ نہٕ اگر أسۍ یِم مِثال أسۍ زَن تھاوَکھ أسۍ زَن تھاوکھ شےٚ شےٚ بیچَس مَنٛز اگر لکٕٹۍ بوٹ تہِ آسہِ سۄ تہِ چَلہِ اَسہِ أسۍ زَن تھاوَو شےٚ شےٚ نفر کیٛازِ یِم چھِ کھۄژان تھوڑا بہت

ٹھیٖک حظ چھِ گوٚو کمپٕلمینٛٹری یِمَن یِمَن مِل چاے واے تہِ اَصٕل پٲٹھۍ تُہۍ ؤنۍ تو حظ ؤنۍ حظ اوس باقٕے سہلٕے وَنۍ ؤنۍ تو اَتھ گژھِ کینٛہہ ڈِسکاوٹ وغیرہ تۄہہ تُہۍ چھُو وَنان دہ ساس ہٮ۪مو أسٮ۪ن یَتھ أکِس بوٹَسَن مطلب اگر أسۍ شےٚ نَفر کھالوَکھ أکِس بوٹَس تِمَن کھسِہ چارجٕز دَہ ساس رۄپیہِ تہٕ یِمَن کٔژن گٲنٛٹَن منٛز ہٮ۪کن یِم چَکر وَغیرہ کٔرِتھ أکِۍ پوٗرٕ وٕ وٕلرَس کۭتِس کالَس منٛز مکلاون یِم لگ بگ تُہنٛدِ حِسابہٕ بیٚیہِ گوٚژھ تھوڑا تِمَن

ٹھیٖک ٹھیٖک ٹھیٖک حظ سُہ حظ چھِ اَصٕل اَتھ منٛز مِلہِ یِمَن تھوڑا کھیٚن چھیٚنُک ٹایِم تہِ مِلِکھ اَصٕل پٲٹھۍ ٹایِم ٹایِم آ سُے یی أتھٕے منٛز اچھا اَدٕ حظ شُہ تُہۍ ؤنۍ تَو حظ ؤنۍ گژھِ حظ کیٚنہہ ڈِسکاوٕنٹ وغیرہ ؤنۍ چھِ یِم اَسہِ چھِ یِم ترٛےٚ بیچ گۄڈٕ ین یِم شےٚ پَتہٕ شےٚ ٹوٗرسٹ بیٚیہِ تہٕ گایڈ روزِ ایز یوٗجوَل یِمَن بٕے تہٕ ؤنۍ چھِ یِمَن تِمَن تہِ چھِ تِمَن چھِ یِہٕے وٕلرٕے وغیرہ وُچھُن أتۍ بانڈی پوٗرَس منٛز وَلُر چھِ بیٚیہِ بیٚیہِ کیٚنہہ جایہِ چھِکھ وُچھنہِ مگر فِلحال وٕچھَن تِم گۄڈٕنٮ۪تھ یِہٕے تُہۍ کٔرِو تھوڑا ڈِسکاوُنٛٹ تُہۍ چھِو وَنان نو ساس رۄپیہِ کٔروٕ تیٚلہِ نو ساس تۄہہِ ڈَن ٹھیٖک حظ چھِ أسۍ حظ واتَو اَدٕ حظ اَسلام علیکُم